اِنڈین اؠجوکیشَن سِسٹم یُس چھُ سُہ چھُ واریاہ اَصٕل یہِ چھِ پَرنَس متعلق واریاہ کامہِ کران زیادٕ کٲم یُس یہِ کران چھِ سُہ چھِ یہِ کران کورؠن ہِنٛدِس پَرنَس پؠٹھ تِکیٛازِ کورِ یوٗتاہ لٔڑکہٕ پَرِ تیوٗتاہ گٔژھ ہؠکُن کوٗر تہِ پٔرِتھ واریاہ علاقہٕ چھِ تِم تہِ ییٚتہِ نہٕ کورٮ۪ن وٕنہِ پَرنہٕ دِوان چھِ کِہیٖنۍ تہِ نہٕ تِکیٛازِ یُس ہَسا اِنڈیَن اٮ۪جوکیشَن سِسٹم چھِ یہِ چھُ زیادٕ کٲم کران یُس چھِ سُہ چھِ یہِ کران أتھی پؠٹھ کورٮ۪ن ہِنٛدِس پَرنَس پؠٹھَننَتھن